بہٕ چھَس یژھان پہاڑَن پٮ۪ٹھ گژھُن تِکیٛازِ پہاڑَن ہُنٛد نظارٕ چھِ واریاہ زیادٕ خوٗبصوٗرت آسان پہاڑن پٮ۪ٹھ چھِ شیٖن آسان تہٕ پہاڑَن پٮ۪ٹھ چھُ واریاہ اصٕل ہوا آسان پہاڑَن پٮ۪ٹھ گژھِ گژھُن تہٕ تَتہِ گژھِ صاف ہوا چوٚن تہٕ اِنسانَس چھِ تور گٔژھِتھ بار بار دِل تور گژھُن یژھان تہٕ تَتہِ چھُ دِل واراہ خۄش گژھان پہاڑَن پٮ۪ٹھ چھِ أسۍ واریاہ مَزٕ کران تَتہِ چھِ أسۍ واریاہَن چیٖزَن ہُنٛد نظارٕ کران پہاڑ چھِ واریاہ اصٕل سانہِ خٲطرٕ پہاڑَن پٮ۪ٹھ چھِ أسۍ واریاہ کیٚنہہ وٕچھان تہٕ واریاہ کیٚنہہ ہیٚچھان